ییٚتِکۍ سَپوٹٕس سٮ۪کٹَر وٲلۍ چھِ سٲنِس گامَس تہٕ سٲنِس ڈِسٹِرٛکَس منٛز واریاہ پرٛوگرام تھاوان ییٚمہِ سۭتۍ زِ بَچَن تہٕ جَوانَن لَگہِ مٮ۪نٛٹَل ہٮ۪لٕتھ چہِ بارَس منٛز پَے تہٕ فِٹ روزنہٕ کِس بارَس منٛز پَے یِتھ کٔنۍ ییٚتہِ چھِ الگ الگ ٹورنامٮ۪نٛٹ پرٛوگرام تھاوان کِرکَٹَس منٛز بیٚیہِ فُٹ بالَس منٛز یَتھ منٛز زِ گۄڈٕ چھِ میچ گژھان تہٕ پَتہٕ چھِ تَتہِ پُلیٖس تہٕ مشہوٗر مشہوٗر پٔرسٕنیلٹی پَنٕنۍ وِو دِوان تہٕ پٕلیَر تہِ چھِ پَنٕنۍ چیٖز وَنان زِ مٮ۪نٛٹَل ہٮ۪لٕتھ کیٛازِ چھِ ضٔروٗری واریاہ ٹورنامٮ۪نٛٹ چھِ یِتھۍ یِم سٲنِس ایریاہَس منٛز چھِ گژھان بیٚیہِ چھِ ییٚتہِ لۄکٹٮ۪ن شُرٮ۪ن خٲطرٕ الگ الگ ٹرٛایِل تھاوان ییٚمہِ سۭتۍ تِم سَپوٹٕس ہٮ۪کَن گِنٛدِتھ تہٕ روزَن فِٹ تہٕ بیٚیہِ لَگَٮ۪کھ پَے زِ صحت کِتھ کٔنۍ گَژھِ پَنٕنۍ اَصٕل تھاوٕنۍ اَتھ چھِ واریاہ فٲیدٕ تہٕ بیٚیہِ چھِ اَتھ واریاہ زیادٕ فٲیدٕ اَمہِ سۭتۍ تِکیٛازِ اَمہِ سۭتۍ چھِ اِنسان فِٹ روزان بیٚیہِ چھِ تٔمِس پَے لَگان زِ تٔمِس کیٛاہ چھِ زِندگی منٛز کَرُن تہٕ أمِس کیٛاہ چھِ زِندگی ہٕنٛدِس بَڑٮ۪ن بَڑٮ۪ن جایَن کَرُن ییٚتِچ پُلیٖس تہِ چھَنہٕ اَتھ کَمَس منٛز نِوان کیٚنٛہہ تہٕ چھِ تِم تہِ الگ الگ ٹورنامٮ۪نٛٹ تہٕ الگ الگ پرٛوگرام تھاوان سَپوٹٕس کِس بارَس منٛز ییٚمہِ سۭتۍ اَکھ لۄکٕٹۍ شُرۍ چھِ ٹیٖمَن منٛز گِنٛدان بیٚیہِ چھُ بَڑٮ۪ن خٲطرٕ اَکھ ٹورنامٮ۪نٛٹ تھاوان یَتھ منٛز پونٛسہٕ چھِ تِم زینان اَکھ چھِ تِمَن تَتھ منٛز فِٹنٮ۪س سٕنٛدِس بارَس منٛز پَے لَگان بیٚیہِ چھِ تِم پَنُن تِمو پونٛسو سۭتۍ پَنُن روزگار تہِ ہٮ۪کان چَلٲیِتھ کٔشیٖرِ ہٕنٛدِس سَپوٹٕس سٮ۪کشَنَس منٛز چھِ واریاہ زیادٕ یِژھ ٹیٖم یِم گورمٮ۪نٛٹ چہِ چھِ تہٕ پُلیٖس چھِ چھِ ییٚمہِ سۭتۍ چھِ اَکھ لوٗکھ ہٮ۪کان پَنُن پیشَن پوٗرٕ کٔرِتھ گیم گِنٛدنُک تہٕ بیٚیہِ چھِ تِمَن اگر تِم أصٕل گِنٛدَن تہٕ تِمَن چھِ سرکٲری نوکری تہِ ہٮ۪کان مِلِتھ ییٚمہِ سۭتۍ تِم پَنُن روزگار تہِ ہٮ۪کَن چلٲیِتھ تہٕ بیٚیہِ چھِ تِمَن یِمَن یِم میچ گِنٛدِتھ یِتہِ پَے لَگان زِ تِم کِتھ کٔنَتھ تھاوَن پَنُن پان فِٹ تہٕ کِتھ کٔنَتھ تھاوَن پنٛنِس پانَس مٮ۪نٛٹَل ہٮ۪لٕتھ ٹھیٖک واریاہ زیادٕ چھِ آزچہِ سوسایٹی منٛز یِتھۍ شُرۍ یِم آز ڈِپرٮ۪ٮشَنُک شِکار چھِ گژھان تہٕ پَتہٕ چھِ پَنٕنۍ جان نِوان یُس اَکھ واریاہ بٔڑ مُشکِلات چھِ اَوَے یہِ مُشکِلات کَم کرنہٕ خٲطرٕ چھِ اَوَے یہِ مُشکِلات کَم کرنہٕ خٲطرٕ چھِ یِم یہِ کَران تہٕ پرٛوگرام تھاوان ییٚمہِ سۭتۍ لُکَن تہٕ لۄکٹٮ۪ن شُرٮ۪ن چھِ پَے لاگان زِ اگر تِم یِژھ کَنڈِشَن آسہِ تِم کیٛاہ ہٮ۪کَن کٔرِتھ تہٕ تِم ہٮ۪کَن پنٛنٮ۪ن گَرِکٮ۪ن یا باقیَن ؤنِتھ تہٕ یہِ چھِ اَکھ واریاہ اَصٕل اِنِشیٹِو یُس یُس زِ گورمٮ۪نٛٹَن چھُ تُلمُت تہٕ یُس گورمٮ۪نٛٹ چھِ کَران ییٚمہِ سۭتۍ شُرۍ تہٕ بٔڑۍ چھِ اَصٕل بَنان تہٕ چھِ پَنُن پان اَصٕل تھاوان صحت منٛد